بِرنٛجل بیٖنٕز وارِیاہ سبزی چھِ مطلب یِتھ کٔنۍ وانٛگن چھِ بِرنٛجل یِکھ کٔنۍ ہٮ۪مبہٕ چھِ بیٖنٕز وارِیاہ چھِ ہا چھِ اَسہِ چھِ کٔشیٖرِ منٛز وارِیاہ زیادٕ اکھ سیُن یُس کٔشیٖرِ منٛزٕے چھِ ساروٕے کھۄتہٕ زیادٕ آسان نٮ۪برٕ وٮ۪برٕ چھُنہٕ یہِ آسان کیٚنٛہہ تَتھ چھِ وَنان ہاکھ یَتھ اَسہِ وارِیاہ مَزٕ چھُ لگان کھٮ۪نس یہِ چھِ آسان پالک ندٕرۍ چھِ آسان ٲلوٕ چھِ آسان گنٛڈٕ چھِ آسان وانٛگن چھِ آسان الہٕ ہچہِ چھِ آسان باٹل گاڈ چھِ آسان اَلہٕ چھِ آسان کھٕ کَم لٲر چھِ آسان مُج چھُ آسان گازرِ چھِ آسان بمژوٗنٛٹھۍ چھِ آسان تِم تہِ چھِ أسۍ رَنان سُہ چھُ اکھ مٮ۪وٕ تہِ یِوان مُجرا تِکیٛازِ أسۍ چھِ بمژوٗنٹھۍ رَنان تہِ اَسہِ چھُ وارِیاہ مَزٕ لَگان یَتھ کٔشیٖرِ منٛز ساروٕے کھۄتہٕ زیادٕ چھُ أسۍ ہاکھ کھٮ۪وان یَتھ منٛز یُس اَسہِ ساروی کھۄتہٕ میشوٗر چھِ کٔشیٖرِ ہُنٛد اکھ سیُن تَتھ چھُ الگٕے مَزٕ لگان کھٮ۪نس ییٚلہِ تَتھ چھِ ترٛاوان أسۍ کیٚنٛہہ سیُن باقٕے کیٚنٛہہ سۭتۍ یا ٲلوٕ چھِ ییٚتہِ ٹماٹر چھِ ٹماٹرس چھِ لاگان زیادٕ مَزٕ ہاکھ چھِ اکھ میشوٗر سۭتۍ کٔشیٖر مانٛنہٕ چھِ یِوان پالک چھِ نَدٕرۍ ییٚلہِ رَنان تَمہِ سۭتۍ چھِ الگٕے مَزٕ لگان أسۍ چھِ رَنان ہٮ۪مبہٕ یا مٹر چھِ أسۍ رَنان مَٹر سُہ چھِ ترٛاوان ٲلوٕ تَتھ تہِ چھِ الگٕے مزٕ آسان ییٚتہِ چھِ کشمیٖر وارِیاہ سبزی نیران ییٚتہِ چھِ اَسہِ وارِیاہ سبزی کھٮ۪وان چھِ پالک ندٕرۍ ہاکھ مُجہٕ گنٛڈٕ ٲلوٕ ٹماٹر بنٛد گوٗپی پھوٗل گوٗپی وارِیاہ چیٖز چھِ ییٚتہِ نیران ہنٛد مطلب وارِیاہ چیٖز مَزٕ چھِ لا کھٮ۪نس یِتھے کٔنۍ چھِ اَسہِ بِرنٛجل یَتھ وانٛگن چھِ وَنان بیٖنٕز چھِ آسان کیٚنٛہہ یہِ چھُ آسان ٲلوٕ چھِ آسان مَزٕ چھُ لگان یِمن کھٮ۪نس